بہ چھُس کرکٹ گندان مطلب بہ چھُس ییٚتی ییٚہِ واریاہن جاین واریاہن گامن منٛز یِوان گنٛدنہٕ بیٚیہِ چھِ واریاہ گراونڈ یتھ پٲٹھۍ چھِ شال بُگ گراونڈ شہُ شید شوکت شبیل گراونڈ چھُ بییہ چھُ قَمَریا گراونڈ چھُ بییہ چھُ ییٚتہِ چھُ سۄنَرپورہ واریاہن جاین اکثر چھس بہ گنٛدان شال بُگ بییہ چھِ أسۍ گژھان واریاہن جاین دوس وغیرہ ٹورنمنٹ گنٛدنہِ یتھ ہنٛدوور چھُ کۄپوور چھُ سوپَر چھُ انَنت ناگ چھُ پُلووم چھُ یِتھ پٲٹھۍ چھِ واریاہن جاین أسۍ گژھان دوس وغیرہ تہ چھ کیاہ آسان اَتہ مطلب یہ چھ تۄہہ چھو پَیی کرکٹ کیاہ سپوٹ چھُ مطلب یہِ چھُ اصل اتھ منٛز چھِ اصل سَپوٹ کران اسہِ لُکھ اتھ متعلِق اتھ گیم متعلِق یٕم وِز أسۍ مطلب گندنہِ چھ گَژھان کراوُڈ چھُ آسان تَتہِ مزِ چھ یِوان گنٛدنَس دوس وغیرہ چھ آسان أسۍ ٹیٖم مطلب اسہِ چھ اکھ پننۍ فرنڈس الیوَن گاندربل ٹیٖم تہٕ أسۍ چھ تتھ منٛز پننۍ باہ دوس یُس أسۍ یہِ گندان چھِ مطلب اسہِ چھِ واریاہ ٹورنمنٹ تہِ زیٖنمٕتۍ تہِ بییہ چھُس بہٕ واریاہن جاین مین آف دَ میچ تہِ آمُت بییہ چھُس بہِ حیدآاباد أسۍ چھِ حیدآاباد تہِ گٕمٕتۍ سون ٹیٖم گندنہِ اسہِ گیُنٛد تتہِ تہِ تتہِ تہِ گنٛدۍ اسہِ میچ ہِماچَل پردیش تہِ گنٛدۍ اسہِ میچ پَنجاب تہِ گنٛدۍ اسہِ میچ تہٕ یہِ چھُ مطلب کانٛہہ پسنٛد مطلب پنٕنۍ کلوز کلوز دوس یُس اسہِ کلوز دوس چھِ اسہِ چھُ تِمو ٹیٖم بنٲومژ تہ بییہ چھ آسان أسۍ تمی پیٚٹھ گنٛدان پانوٕنۍ آسان أسۍ گنٛدان بییہ مین مین اصل اصل یم چھِ آسان نَفر اسہِ چھِ تمنے سۭتۍ گنٛدان مطلب لڑٲے گٕژھ نہِ کانہہ کَرٕنۍ یا کینہہ تِتھ پٲٹھۍ نہٕ کینہہ مین مین چھ أسۍ زیادِ گنٛدان قمَرِیا گراوُنڈَس منٛزتہِ بییہ شالبُگ گراوُنڈَس منٛز اتہِ چھِ آسان اصل اصل ٹورنمینٹ بییہ چھُ پُلیس تہِ اتہِ کَران ٹورنمینٹ یِتھ پٲٹھۍ جے کے پی جے کے پُلیس پرایویٹ لیگ چھ آسان سُہ چہ گژھان گاندربلِ تتہِ چھُ واریاہ اصل موقع آسان پلیرن پنُن مطلب پنُن ٹیلنٹ ہاونُک بییہ چھ تتہ واریاہ اصل فیسلٹی دِوان تِم پُلیس وٲلۍ تہِ